ہٮ۪لو أسۍ کراے تۄہہِ ٲدۍ تہِ اسہِ گوٚو وارِیاہ زیادٕ ییٚتٮ۪ن ٹایم پیاران اسہِ چھُ وارِیاہ زیادٕ ضروٗری آفس واتُن اسہِ کریو تۄہہِ ٲدۍ تُہی کٔرو کٲم تُہۍ اِیو جلدٕے جلدٕے مگر تُہۍ کٔریو شاٹ کٹ یوٗز تُہۍ اِیو سوپور ییٚتس اے ٹی ایم چھُ بیٚیہِ چھُ تتس اکھ والکیٚن سکوٗل چھُ والکیٚن سکوٗلس نش تُہۍ واتو جلدٕے جلدٕے اسہِ ٲدِ پٮ۪ٹھ گوٚو تۄہہِ اسہِ پیاران مہربٲنی کٔرتھ اِیو تُہۍ جلدٕے کیونکہ اسہِ چھُ آفس اسہِ چھِ اکھ ضروٗری میٹنگ تہِ تُہۍ اِیو تور جلدٕے جلدٕے